دَہ فرؤری کُنہٕ وُہ شتھ شُنَمَتھ نَو جوٗن کُنہٕ وُہ شَتھ شُنَمَتھ پنٛداہ اوٚکٹوبَر کُنہٕ وُہ شَتھ تہِ سَتنَمَتھ کُنہٕ تٕرٛہ جُلَے کُنہٕ وُہ شَتھ تہِ نَمَتھ پانٛژھ سٮ۪پٹَمبر کُنہٕ وُہ شَتھ تہِ اکنَمَتھ